مین نیچرل رسورس یُس سٲنِس شُپین ڈسٹرکٹس منٛز چھِ سُہ چھِ یہِ اسہِ ہسا چھِ یِمٕے ژوٗنٛٹھۍ باغ اللہ تعالیٰ سٕنٛدِ طرفہٕ یِمو سۭتۍ چھِ أسۍ پنٕنۍ اِن کم بناوان تہٕ سٲنۍ زندگی چھِ یِمن سۭتۍ یِمنٕے سۭتۍ وابستہٕ تہٕ امہِ علاوٕ اگر أسۍ وٕچھو یہِ یُس ییٚتہِ مین

واٹر سورٕس چھِ سُہ چھِ یپٲرۍ ہسا چھِ رمبہِ یارا یُس ٹرایبٕل چھُ یہِ چھِ دریاے جہلمس سُے ہسا چھُ یپٲرۍ وسان تہٕ سُے چھُ سانٮ۪ن یِمن باغن بیٚیہِ سانٮ۪ن کھیتن زرخیز کرن تہٕ بیٚیہِ اگر وٕچھو أسۍ کلیٖنِنگ ہُنٛد ییٚتِچ میونسپلٹی سۄ ہسا چھِ بالکُل یۄس أسۍ گرن منٛز کوٗڑٕ کچرٕ چھُ آسن سُہ ہسا چھِ أسۍ میونسپلٹی بوکٕس پرووایڈ کران تِمن منٛز کران جمع تہٕ تمہِ پتہٕ ہسا چھِ تِم تتھ سا نِوان پانس سۭتۍ تہٕ کران ہسا چھِ ڈسپوز کتٮ۪ن کران تہٕ کیٛاہ کرَن تہٕ سُہ ہسا چھُ پتہٕ تِمن تانۍ البتہ